کَشمیٖرَس مَنٛز چھےٚ واریاہ زیادٕ آفِشَل لینٛگویج گۄڈٕنیتھٕے چھِ گُجراتی چھےٚ مَراٹھی چھےٚ ہِندی ہِندی چھےٚ ساروی کھۄ ہِندی چھےٚ آفِشَل لینٛگویج اِنڈیِہِچ مگر زیادٕ کَلہٕ کیٛاہ چھِ لینٛگویج یِوان سان مَگَر اِنڈیاہَس منٛز کَنٹرٛی یِوان بولنہٕ سۄ گٔے ہِندی تہٕ بیٚیہِ چھےٚ اُردو لینٛگویج یِوان کَرنہٕ اُردو تہِ چھےٚ بیٚیہِ یِمَے زٕ لینٛگویج یِوان زیادٕ بولنہٕ کَتھ منٛز سانہِ کیٛاہ چھِ اَتھ وَنان سانہِ کَنٹرٛی منٛز چھےٚ یِمَے زٕ لینٛگویج یِوان زیادٕ بولنہٕ